میٛانٮ۪ن پانٛژَن ہمسایَن ہُنٛد ناو یِم زَن سٲنِس محلَس منٛز واریاہ اَصٕل واریاہ نیک چھِ یِوان ماننہٕ غلام محی الدین لون محمد یوسف لون غل محمد بٹ غلام محمد فیٚگے محمد یوٗسُف گنایی